اسلامُ علیکُم آ تُہی چھُ بِلال صٲب اچھا آ تُہنٛد تُہنٛد آ دُکان چھُ بازرٕ موبایِل دُکان اَسہِ چھُ موبایَل ایٚکچوٗلی خراب گوٚمُت اَسہِ چھُ ایم آے نوٹ فایِو پُرو موبَایل اَتھ حظ چھُ جناب گوٚمُت ڈِسپٕلے خراب ڈِسپٕلے کمہِ سۭتۍ گٔیَس خراب ڈِسپٕلے یہِ پیٚو ؤسِتھ اَتھٕ منٛز پیٚو یہِ اچانَک ؤسِتھ ییٚمہِ وجہہ سٍتۍ گٔے اَتھ کرٛیک ڈِسپٕلے اور کیٚنٛژھَن دۄہَن چَلے یِاو یہِ تَمہِ پَتہٕ تَمہِ مزیٖد چَلے یِاو نہٕ یہِ کیٚنٛہہ اَتھ چھُ وُنکیٚنَس یِوان ٹوٹَل بٕلیک لایِٹ مطلب اَتھ چھُ ڈِسپٕلے گٲمٕژ ٹوٹَل وُنکیٚنَس شَٹ ڈاوُن مطلب سُہ چھُنہٕ چَلان کیٚنٛہہ اچھا تُہۍ ؤنۍتَو مےٚ تُہی کوتاہ چھِو ہیوان اَتھ آ ایم آے نوٹ فایِو پرٛووَس آ ڈِسپٕلے اچھا تُہی ؤنۍتَو مےٚ ژور ساسَس مَنٛز ترٛٲیوا تُہی یہِ آرجِنَل کِنہٕ تُہی ترٛٲوِو اَتھ یہِ ڈُبلِکیٹ اچھا تۄہہِ چھُو آرجِنَل سامان یِوان تُہی کٔژَن دۄہَن دِیو مےٚ یہِ ٹھیٖک کٔرِتھ یا کٔژھ دۄہ کھَنٛڈ لگہِ سا زٕ دۄہ لگہِ نَسا اچھا آ تُہی ؤنۍتَو مےٚ اَمہِ مزیٖد ما گَژھِ اَتھ کیٚنٛہہ کَم ما زیادٕ اچھا اگر تُہی پانٛژٕترٕٛہ شیٚتھ تام کٔرِو تُہی مگر گَژھِ جِناب آسُن صاف ہِیٛوٗ کیٛازِ کہِ مےٚ چھُ یہِ ٹوٹھ موبَایِل ٲں آ جِناب تیٚلہِ کَر یِمہٕ بہٕ اچھا تُہی ؤنۍتَو مےٚ جِناب بیٛاکھ چیٖزا اَکھ آ یہِ ڈِسپٕلے ترٛٲوزیٚو اَتھ مگر مہربٲنی کٔرِتھ مہربٲنی کٔرِتھ ترٛٲوزیٚو آرِجنَل کیٛازِ کہِ مےٚ چھُ یہِ فون واریاہ زیادٕ ٹوٹھ بوٗزِو تُہۍ یورکُن ٹھیٖک چھا مےٚ چھُ یہِ فون واریاہ زیادٕ ٹوٹھ اور اَمہِ مزیٖد چھُ مےٚ اَتھ مَنٛز واریاہ زیادٕ ڈاٹا تہِ اور بہٕ چھُس نہٕ یژھان یہِ فون گَژھِ مےٚ دُوبارٕ گَژھُن خراب کیٚنٛہہ ہاں پیٚو مےٚ اَز اچانَک ؤسِتھ ییٚمہِ وجہہ سۭتۍ فُٹ مےٚ یہِ لیکِن آ سُہ کیٛاہ کَرو سُہ چھُ خۄدایس تام آسان لیکِن وۅنۍ دییٖزیٚو مےٚ یہِ اصٕل پٲٹھۍ تُہی سَنٛبٲلِتھ اچھا اَمہِ مزیٖد اَمہِ مزیٖد تہِ لٲگۍزیٚو اَتھ کیٚنٛہہ پیٚٹھٕ سُہ کیٚنٛہہ کَورا ییٚمہِ سۭتۍ اگر یہِ ؤسۍ تہِ پیٚیہِ کُنہِ ساتہٕ اچانَک مگر یہِ فُٹُن گَژھِنہٕ کیٚنٛہہ اَمہِ خٲطرٕ لٲگۍزیٚو تُہی اَتھ صاف پہنَس ٹیٚمہٕ ٹیٚمپٲڑ اکھ اچھا آ اَدٕ تٚیلہِ گوٚو ٹھیٖک بہٕ اَمہٕ تیٚلہِ بہٕ کَر اَمہِ تیٚلہِ پگاہ یِما کِنہٕ أزۍ ٹھیٖک چھُ جناب او کے